ہیٚلو ہیٚلو اَلسَلام علیکُم ٹھیٖک پٲٹھۍ حظ اہن حظ آ اچھا پارک حظ اہن حظ أسۍ حظ چھِ بَناوان پارک أسۍ چھِ بَناوان اچھا اچھا أسۍ حظ چھِ پارک تہِ اصٕل پٲٹھۍ بَناوان تۄہہِ کَتھ ٲسوٕ بَناوٕنۍ

اسہِ حظ چھِ وارِیاہ قٕسم پوش اسہِ چھِ وارِیاہ قٕسم پوش ییٚتہِ سَروٕ کُلۍ تہِ چھِ یارِ کُلۍ تہِ چھِ بیٚیہِ حظ چھِ یِم گُلہِ آفتاب پوش چھِ گۄلاب تھرِ چھِ بیٚیہِ حظ چھِ یِم کیاہ چھِ یَتھ وَنان جافٕر کُلۍ کُلۍ تہِ حظ چھِ بیٚیہِ چھِ یِم

أسۍ حظ بَناوو اصٕل پارک أسۍ بَناوو اصٕل پارک تُہۍ مہٕ برِوغم کِہیٖنۍ کیاہ أسۍ چھِ بَناوان تہِ اصٕل کیازِ ریٹ چھِ اَتھ مختلف قٕسم گَژھان وارِیاہ اَرٮ۪ن چھِ گَژھان ٲں مطلب تۄہہِ چھُو فُل پارک بَناوٕنۍ سروٕ کُلِس حظ أکِس سروٕ کُلس چھِ زٕ ہتھ یا ڈاے ہتھ اَکھ چھُ زٕ ہتھ قٕسم چھَترٕ کُل حظ سُہ چھُ گَژھان لگ بھگ سُہ چھُ گَژھان باہ شٮ۪تھ باہ شٮ۪تھ تانۍ اہن حظ ایٚور گریٖن تہِ چھُ سُہ تہِ چھُ یہِ سُہ تہِ حظ چھُ گَژھان سُہ چھُ گَژھان لگ بھگ گَژھہِ سُہ تۄہہِ چھُو لۄکٹٕے یِوان سُہ تہٕ سُہ تہِ گَژھہِ یُہَے سَتھ ٲٹھ شٮ۪تھ رۄپیہِ اہن حظ آ اہن حظ تۄہہِ کُس ہیٚو قٕسم چھُو ضروٗرت

اہن حظ آ سُہ تہِ حظ چھُ سُتہِ چھُ اسہِ سُے چھُو لاگُن تُہۍ تُہۍ ؤنو اسہِ تۄہہِ تۄہہِ چھُو مَکانسٕے یہِ لاگُن کِنہٕ بیٚیہِ کُنہِ جایہِ

اچھا اچھا کیٚنٛہہ چھُنہٕ بہٕ بہٕ أسۍ بَناوو بہٕ کَرنفرن سۭتۍ کَتھ بہٕ بَناوناوہو تۄہہِ اصٕل پارک تُہۍ وچھُو پانے تَتی اسہِ کُس کُس پوش چھُو تۄہہِ لاگُن تُہۍ ؤنِو تِمن تٔتتھٕے تِم لاگن تِم کَرن مےٚ پتہٕ فوٗن بہٕ کَرو تۄہہِ ڈیٚلِور تِم پوش اصٕل پٲٹھۍ کیٚنٛہہ چھُنہٕ تہِ بہٕ وَنو تۄہہِ ییٚکہِ بہٕ وَنو تۄہہِ وُنی یہِ کُس کُس دَرٛمُن چھُ تۄہہِ وَوُن بہٕ وَنو تۄہہِ یِیٚکہِ بہٕ کَر حِساب ٹھٕہرِو اَکھ مِنٹ ٲں اَکھ چھِ اسہِ گَژھان دہ ساس سُہ چھُ مگر نر آ وُہ ساس تہِ چھُ گَژھان اسہِ چھُ یِتھَے کٔنۍ تھومُت اَتھ دَہ ساس وُہ ساس تٕرٛہ ساس ژتجی ساس یُتھ انسان صاف لاگہِ نَہ تیُتھ چھِ ریٹ کھسان اَتھ نَفرَس چھِ دوہس ہیٚوان أسۍ ٲٹھ شٮ۪تھ ٹھیکس منٛز حظ گَژھہِ وارِیاہ ییٖژہ صاف کٲم گژھہِ تمہِ پنٛژہ ساس ہیٚور ہیٚور گَژھہِ آ بیٚیہِ ما چھُو تۄہہِ

اہن حظ آ اچھا اچھا أکِس پوشَس چھِ تَتھ گَژھان پانٛژھ ہتھ پتہٕ یٔژ تۄہہِ لگنٔو تَمے حِساب چھِ اسہِ کَرٕنۍ پتہٕ کانٛہہ یہِ گٔنٛزراوٕنۍ تِمن کوٗتاہ کھوٚت تہٕ تَمے حِساب وَنو تۄہہِ أسۍ ریٹ تہِ پوشن بیٚیہِ چھُو تۄہہِ یِم یِم تَتھ لَکٕٹۍ لَکٕٹۍ بیٚڈ تہِ ژَٹٕنۍ اۭں بہٕ کَر تَتھ پانے بہٕ ونہٕ تِمن نفرن پانے بہٕ یِم پانے تِمن سۭتۍ تہٕ بہٕ ونہٕ تِمن اِتھ کٔنۍ اِتھ کٔنۍ کٔرِو تُہۍ اَتھ لکٕٹۍ لکٕٹۍ بیٚڈ بیٚیہِ چھِ یِوان آز چھُنہَ حظ نوٕے نوٕے تِم یہِ کیاہ چھِ یَتھ وَنان سروٕ کُلٮ۪ن تِم یِوان بَناونہٕ تِم ڈیڈِ ہِشہِ بیٚیہِ یِوان تِم کٔرو ہی کَرنہٕ آ بہٕ کَرناو تِم پانے نَہ حظ نَہ أسۍ سوزو یورے تۄہہِ یہِ ڈیٚلِور کَرو پتہٕ چھِ تِمن تَتٮ۪تھ اَتٮ۪تھ کِراے یوژ دِنۍ پتہٕ ین گاڑِ حظ کِراے تٔمِس چھِ دِنۍ

سٲنۍ حظ ہٮ۪ن ٲں یہَے یہِ چھِنَہ حظ دوٗرِ پٮ۪ٹھ یہِ چھُ شہرٕ پٮ۪ٹھ چھُ تۄہہِ یُن یِم ما ہٮ۪ن ساس باہ شٮ۪تھ تانی ما ہٮ۪ن اگر تۄہہِ اورٕ کَم گَژھیٚو تہٕ تُہۍ ہیٚکِو تیٚلہِ اورٕ تہِ سوٗزِتھ

اۭں بہٕ سوزو نَہ تۄہہِ فوٹو بہٕ سوزو تۄہہِ فوٹو تُہۍ وچھو پانے پتہٕ تُہۍ تٔتھۍ پٮ۪ٹھ بہٕ سوزو تۄہہِ وٹٕس اَپس پٮ۪ٹھ فوٹو پتہٕ کٔرِو تُہۍ پسند پتہٕ وَنو أسۍ کُس ہیٚو چھُو تۄہہِ لاگُن تہٕ تُہۍ ؤنو اسہِ فونس پٮ۪ٹھ تہٕ أسۍ کَرو پتہٕ تِژھٕے کٲمٕے چھُنَہ ٹھیٖک اَدٕ حظ اَدٕ حظ اَدٕ حظ اَلسَلامُ علیکُم